بانڈِی پوراہَس منٛز چھِ واریاہ مَزہبی کَلچر یِوان مَناونہٕ یَتھ منٛز شَب چھُ یِوان شَبہِ قدٕر چھِ یِوان شَبہِ شبہِ بَرات چھِ یِوان یَتھ منٛز اِنسان یِم تَمام مُسلمان چھِ یِم چھِ گژھان جمع أکسٕے جایہِ أکسٕے مسجِد منٛز تہٕ کران شب تہٕ بیٚہوان راتَس ہُشارے کران خدایہِ سٕنٛز عبادت تہٕ پران دروٗد تہٕ اَتھ منٛز چھِ یِمَن کھیٚون دِوان ۂلوٕ چھِکھ دِوان فِرنۍ چھِکھ دِوان کَہوٕ چھِ دَوان نُن چاے چھِ دِوان یِمَن راتَس راتَس آسان لَنگر چلان تہٕ دِوان یِمَن کھیٚون چیٚون ییٚمہِ سۭتۍ نہٕ یِم تَھکان چھِ کِہیٖنۍ تہٕ راتَس چھُ خۄدا صٲب سٕنٛز یِتۍ عبادت کران بیٚیہِ چھُ اُرُس چھُ ییٚتہِ آسان شیخ نوٗر دیٖن ؤلی سُند تمہِ دۄہ چھِ رَنان سٲری رَنان وَنان اَنان اَستانو پٮ۪ٹھ تہٕ کھیٚوان تہٕ عیٖد عیٖد چھِ آسان عیٖز دۄہ چھِ سٲری مُسلمان گژھان کران یَکجہہ عیٖد ہورٕ گوٚو سارنٕے گرَن منٛز چھِ نٔے نٔے سِنۍ انان رَنان نٔے نٔے پَلو انان لگانہٕ خٲطرٕ انان پَلو تہٕ بیٚیہِ چھِ سٲری مہنی سَمکھان تہٕ پَران عیٖد نیٚماز زَنہِ تہِ چھِ کران پانہٕ وانۍ مُلاقات نٔے پَلو لٲگِتھ تہٕ مَناوان عیٖد یِم تہوار چھِ یِوان ییٚتہِ بَنڈپوٗرِس منٛز مَناونہٕ